مےٚ کَرے تُہٕنٛز کَمپٔنی پٮ۪ٹھ اَکھ آرڈَر پرٛوڈَکٹہٕ اَکھ کَرے مےٚ آرڈَر تَتھ اوس سُہ اوس اَکھ فیس واش مگر تَتھ ٲس ٹایمِنٛگ تھاومٕژ تۄہہِ دَہ اَگستہٕ مگر آز چھِ سَداہ اَگستہٕ مےٚ ووت سُہ واریاہ لیٹ بہٕ ٲسٕس نہ یہِ مطلب یہِ اٮ۪کٕسپٮ۪کٹہٕ کَران کِہیٖنۍ کہِ یوٗتاہ واتہِ نہٕ سُہ لیٹ اگر تُہۍ اِتھُے لوگوُ تہٕ بہٕ مطلب آیندٕ اَننہٕ بہٕ تُہنٛدۍ کَمپٔنی پٮ۪ٹھ کِہیٖنۍ بیٚیہِ چھَس بہٕ یَژھان کہِ وَنُن کہِ ڈِلے کیٛازِ گوٚو اَتھ پٮ۪ٹھ مطلب اگر مےٚ تۄہہِ ڈیٹ اوسوٗ دَہ اَگست تانٮ۪تھ مطلب دیُتمُت یہِ کیٛازِ گوٚو سَداہ اَگست تانٮ۪تھ مطلب یہِ یہِ بہٕ چھَس مطلب یِہٕے رُکٮ۪سٹہٕ کَران تۄہہِ کَمپٔنی سۭتۍ یُس تہٕ بیٚیہِ مطلب پرٛوڈَکٹہٕ اَن مےٚ گژھِ سُہ ٹایمَس پٮ۪ٹھ واتُن یُس مےٚ مطلب آزٕ پریشٲنی گٔے اَتھ پرٛوڈَکٹہٕ بارَس منٛز مےٚ گژھِ نہٕ سُہ مطلب بروںٛہہ کُن گژھُن کِہیٖنۍ نَتہٕ کَرٕ نہٕ بہٕ مطلب تُہٕنٛز کَمپٔنی پٮ۪ٹھ مطلب بیٚیہِ کانٛہہ چیٖز آرڈَر کِہیٖنۍ تہٕ تہٕ بیٚیہِ وٕنۍ تو مےٚ یہِ ڈِلِوری گٔیاہ مطلب یہِ ٲس نہ پَتہ کینٛہہ فالٹ کِنۍ یہِ اوس ڈِلؤری باے سُںٛد مطلب کانٛہہ فالٹ ییٚمۍ سۭتۍ مےٚ ڈِلے گوٚو پرٛوڈَکٹہٕ تہٕ یِہٕے چھِ میٛٲنۍ تُہٕنٛز یہِ کَمپلینٛٹ تہٕ اَتھ پٮ۪ٹھ گژھِ مطلب تھوڑا غور کَرُن کہِ کَسٹمَرَس گژھِ نہٕ تکلیٖف وَکلیٖف لَگٕنۍ کِہیٖنۍ